ژٕ ونسا مےٚ پنٕنِس ایریاہَس مُتعلِق میٲنِس گامَس چھُ ناو اوکوٗرا مٹن یہِ چھُ اننت ناگ ڈِسٹرکَس منٛز اکھ ایریا ییٚتہِ چھِ یَتھ چھِ أنٛدۍ أنٛدۍ مَٹن یِوان ہُگوم یِوان پِشکروٗر یِوان نٲنۍ یِوان یِم چھِ اَتھ أنٛدۍ پٔکۍ ایریا یِوان تہٕ ییٚمیُک ایریا چھُ لگ بگ پانٛژھ ہتن کنالن پؠٹھ مُستقمل تہٕ ییٚمِچ آبٲدی چھِ لگ بگ زٕ ساس نفرن ہٕنٛز تہٕ یُتھ یَتھ اوکٕر گامَس منٛز چھِ اکھ مین ایٚگرِکَلچَر ایٚکٹِوِٹی یۄس ییٚتہِ کَرَان چھِ سۄ چھِ أسۍ ییٚتہِ دانہِ وۄپداوان تہٕ بیٚیہِ چھِ تَتھ سۭتۍ سۭتۍ أسۍ کران ژوٗنٛٹھؠن اؠپٕل کَلٹِویشنَس سۭتۍ تہِ کینٛہہ نفر چھِ تَتھ سۭتۍ تہِ کران تہٕ بیٚیہِ چھِ یتھ سٲنِس گامس منٛز چھِ زٕ سکوٗل اکھ چھُ پرایمری سکوٗل تہٕ بیاکھ چھُ مِڈٕل سکوٗل تہٕ بیٚیہِ چھِ ییٚتہِ واریاہ مسجد اکھ چھِ ییٚتہِ ییٚتہِ چھُ مٔندر تہِ تہٕ بیٚیہِ چھِ أسۍ ییٚتہِ کران بیاکھ کٲم ییٚتہِ چھِ پرٛیویٹ سکوٗل تہِ واریاہ تہٕ بیٚیہِ چھِ ییٚتہِ ڈوٗنۍ ڈوٗنۍ کار ڈوٗنۍ کُلۍ تہِ تِمَن تَتھ کارَس سۭتۍ تہِ چھِ تہِ واریاہ لُکھ کَران